ہیلو جی اسلامُ علیکُم اہن حظ ٹھیٖک پٲٹھۍ تُہۍ چھِو حظ ٹھیٖک اہن حظ آ اَہَن حظ آ اَہَن حظ آ کیٚنٛہہ نَہ حظ چھُنہٕ بہٕ کرٕ ٹایِم تہٕ اِتھ پٲٹھۍ چھُنہٕ مےٚ پا ے کیٚنٛہہ پَگاہ شامَن کَتہِ جایہِ چھُ مےٚ دعوت لیکِن پھِر بِی بہٕ کَرٕ ٹرٛاے اَہَن حظ کیٚنٛہہ نَہ حظ چھُنہٕ تۄہہِ کوٚرو وۄنۍ فون واریاہ دوٗرِ پٮ۪ٹھ تہٕ أسۍ ہٮ۪کو تُہٕنٛدِ خٲطرٕ یوٗتاہ کیٛاہ کٔرِتھ آ بِلکُل بہٕ کَرٕ تھوڑا پانَس بہٕ چھُس بہٕ مےٚ ما چھُ بیٚیہِ کُنہِ جایہِ دعوت تہٕ بہٕ یِمہٕ تُہُنٛد ضروٗری کیٚنٛہہ نہ حظ چھُنہٕ پَرواے ٹایمِنٛگ کیٛاہ آسہِ اَتھ چلو کیٚنٛہہ نَہ حظ چھُنہٕ چلو بِہِو حظ